سلام چھِ کرٕنۍ اَسلامُ علیکُم بہٕ حظ چھس واریاہ کامہِ گَرچہِ کَران مےٚ چھُ زیٖرو پٮ۪ٹھٕ کوٚرمُت سِٹاٹ گَرٕ بناوُن مےٚ بہٕ حظ چھس پشمیٖن کٲم تہِ کَران بیٚیہِ چھس بہٕ کَران یہِ آرِ کٲم تہِ تِلہٕ تہِ لاگان فَمب تہِ ٲسٕس کَتان پَتہٕ چھم کورِ پرناوِمَژٕ لٮ۪کھناوِمَژٕ پَتہٕ چھُم گَرٕ بَنومُت پَتہٕ چُھم بَنومُت یہِ کورٮ۪ن کوٚرمُت کھاندر تہِ پَنُن نیٚچوٗ تہِ پرنومُت واریاہ کیٚنٛہہ کوٚرمُت بیٚیہِ چھس بہٕ کَران یہِ وٕنکٮ۪نس تہِ موٚزوٗرۍ محنت گاو واو پالان گاسہٕ لونان ہَر کانہہ چیٖز گَرٕچ سَبزی کَڑان گَرسٕے منٛز سُے بناوان سُے چھِ رنان کَران کِچَن گاڈن مےٚ چھِ اَنہَرِ پانہٕ تہِ کٔرمٕژ واریاہ سَختی اَسہِ آسہِ أسی ٲسۍ ژور بیٚنہِ اَسہِ اوس مول غریٖب اَسہِ ژورو بیٚنیو چھِ واریاہ محنت کٔرمٕژ أسۍ ٲسۍ لۄکٹہِ پٮ۪ٹھٕے موٚزوٗرۍ کَران گَ گَرٕ پَنُن پکناوان أسۍ ٲسۍ واریاہَس کالس یہِ سَختی چھِ اَسہِ واریاہ تُجہِ مٕژ بَچپن پانہٕ پٮ۪ٹھٕے پٔرِتھ لٮ۪کھت تہِ ہیوٛکھ نہٕ کِہیٖنۍ اَمہِ کِنۍ کیازِ أسۍ ٲسۍ غریٖب أسۍ ٲسۍ مول اَکھ اوس زینان أسۍ ٲسۍ ژور بیٚنہِ پَتہٕ کورُکھ اَسہِ کھاندر تَتھ پٮ۪ٹھ سُہ تہِ اوس غریٖب گَرے تَتہِ تَتہِ پٮ۪ٹھ پیو مےٚ زیٖرو پٮ۪ٹھ کَرُن سِٹاٹ محنت کَرٕنۍ پشمیٖن کٲم کَرٕنۍ فَمب کَتُن کالباپ کٲم کَرٕنۍ تِلہٕ لاگُن واریاہ کیٚنٛہہ کورِ پرناونہِ لٮ۪کھناونہِ پَتہٕ تِمن کھاندر تِہُند جاداد سۄمبرُن پیٖنتہِ پیٖنتہِ واریاہ یہِ موٚزوٗرۍ کَرٕنۍ وٕنکٮ۪نَس تہِ چھِ کَران موٚزوٗرۍ وٕنکٮ۪نَس تہِ چھِ گرٕ پکناوان پَتہٕ سبزی مکان پِیو بناوُن واریاہ کیٚنٛہہ نیٚچوٗ پرناوُن پَتہٕ أسۍ پانہٕ تہِ یہِ گَرِچ حالات ٲس نہٕ ٹھیٖک بیٚمار دٲری ٲس ہُہ اوس یہِ اوس تہٕ لَگان ٲسۍ تٔتھۍ گَرا یِہٕے کَرٕچ کٲم کار کھاندار تہِ حظ اوس غریٖب سُہ تہِ اوس موٚزوٗرۍ بِچور کَران سُہ تہِ کیاہ کَرِہا سُہے اوس نہٕ ہیٚکان کِہیٖنۍ کٔرِتھ سُہ اوس گَرا أکِس گَرا اوسُس بنان کامہِ دۄہ گَرا اوسُس نہٕ بنٲنی گَرا اوس آسان گَرِ بِہِتھ اَمہِ کِنۍ پیٚیہِ اَسہِ واریاہ محنت کَرٕنۍ وٕنکٮ۪س تہِ چھس بہٕ محنت کَران وٕنکٮ۪س تہِ چھس کامہِ بیٚہوان پشمیٖن کَران گَرا موٚزوٗرۍ دۄہ کَران گَرا اَپٲرۍ یَپٲرۍ کٲم کَران گَرا چھِ کِچَن گاڈن گَرِچ رَنُن شیٚہرُن سورُے